ییٚتہِ حظ گٔیے پٔتِم سَتھ ؤری اَسہِ نہ چھِ پاوَر یِوان نہ چھِ پاوَر یِوان کِہیٖنۍ چھُ نہٕ یِوان آ ییٚتہِ چھِ روٗد آسان اَکی دۄہ پیوٚمُت سہلاب چھِ آسان کھوٚمُت سٲرسی چھِ سہلاب کھسان بیٚیہِ چھِ اَکھ چیٖز نہ اَسہِ چھِنہٕ پاوَر سَپلاے آسان برابر کِہیٖنۍ تِکیازِ کہ ییٚتہِ چھُنہٕ مطلب لیٖڈَر چھُ لیٖڈَر چھِ أسۍ چھِ لیٖڈرَس نِش گژھان أسۍ چھِ فا ییٚتہِ چھِ فاروق صٲب لیٖڈَر سُہ چھِ واریاہ اَصٕل لیٖڈَر تٔمِس چھِ أسۍ وَنان دَپان چھِس فاروق صٲب أسۍ چھِ تٔمِس مطلب گُزٲرِش کَران زِ اَسہِ کٔریوٗ مَدد ییٚتہِ چھُ واریاہ غریٖب تہِ نَفَر آسان یُس نہٕ بِچور کال چن سیُٚن ہیٚکہِ رٔنِتھ بَتہٕ ہیٚکہِ رٔنِتھ بیٚیہِ چھِ تٔمِس اَکھ چیٖز آسان پاوَر ییٚلہِ کمی ییٚلہِ نہٕ پاوَر اوس سُہ کتھ پٮ۪ٹھ رنہِ بچور سیُٚن گیس چھُنہٕ ہٮ۪کان سُہ مٔلۍ أنِتھ تہٕ مَۄکلیو ٹٮ۪نشن یی چھِ آسان تٔمِس بِچٲرِس گوٚمُت مگر وۄنۍ چھِ أسۍ کَران لیٖڈرس فاروق صٲبَس مطلب گُزٲرِش زِ یَتھ کٔریو یَتھ کٔریو سُہ چھُ واریاہ زبردست لیٖڈَر تٔمِس چھِ أسی دَپان یَتھ کٔریو حظ نظر اَسہِ کٔریوٗ حظ مَدد سُہ چھِ واریاہ اَصٕل لیٖڈَر أسۍ چھِ تٔمِس وٕچھتہٕ ووٹ ووٹ ترٛاوو ووٹ ووٹ ترٛاوو تۄہِہ أسۍ چھِ تیٚمسٕے ترٛاوان ووٹ پوٹ سُہ چھِ پَتہٕ اَسہِ مطلب مَدَد کَران واریاہ